میٛٲنۍ یَس سُہ پسنٛدیٖداہ جاے چھِ کۄلٮ۪کشن کرَنہٕ خٲطرٕ سُہ حظ چھُ کشمیٖر سُہ ؤنِو تۄہہِ کیٛازِ تِکیٛازِ بہٕ چھُس کشمیٖرُک روزن وول مےٚ آسہِ زیادٕ کشمیٖرٕچ پتاہ مےٚ آسہِ نہٕ زیادٕ بیٚکہِ گامٕچ پتاہ کِہیٖنٛۍ میٛٲنۍ بُڈبب چھِ کشمیری روزن وول بہٕ تہِ چھُس کشمیٖرُک روزن وول اگر بہٕ کشمیٖرس منٛز کَرٕ کۅلٮ۪کشن مےٚ چھِ پتاہ کُس چیٖز کَتھ جایہِ بنہِ کُس چیٖز کَتھ جایہِ بنہِ نہٕ کِہیٖنٛۍ مےٚ چھِ پتاہ کشمیٖرس منٛز کوٗ کیٛاہ اوس برٛونٛہہ اَز کیٛاہ چھُ مطلب مےٚ چھُ کشمیٖرُک کلچر تہِ پتاہ مےٚ چھِ کشمیٖرِکۍ پرٛٲنۍ چیٖز تہِ پتاہ بہٕ کَرٕ زیادٕ پرٮ۪فر کشمیٖرسٕے منٛز کۅلٮ۪کشن کَرٕنۍ تِکیٛازِ مےٚ چھُ کشمیٖرُک سورُے مےٚ کیٛاہ پتاہ مطلب کنٛز کَتہِ بنہِ مےٚ گرٮ۪ٹہٕ کَتہِ بنہِ مےٚ نیٲم کَتہِ بَنہِ مےٚ مےٚ چھِ یہِ سٲلِم پتاہ تہٕ کشمیٖرس منٛز کۅلٮ۪کشن کَرُن چھُ میٛانہِ خٲطرٕ خود خۄش قسمتی تِکیٛازِ نٮ۪برِم لوٗکھ چھِ یژھان أسۍ وُچھو نا کشمیٖرُک کلچر کٮُ۪تھ اوس کشمیٖرُک کلچر کٮُ۪تھ چھُ اَز کشمیٖرُک کلچر کیٛاہ اوس برٛونٛہہ بہٕ چھُس کشمیٖرُک نیٚٹِو سُپیٖکر مےٚ گوٚژھ پتاہ آسُن زِ کشمیٖرس کیٛاہ اوس برٛونٛہہ کشمیٖرس منٛز کیٛاہ چھُ اَز تِکیٛازِ بہٕ چھُس مطلب مےٚ گژھِ خۄش بہِ کرٕ کشمیٖرسٕے منٛز پنُن کۅلٮ۪کشن جمع مےٚ چھُ فیورِٹ پُلیس کشمیٖرس منٛز تہِ چھِ مےٚ فیورِٹ پُلیس بڈگام بڈ گام چھُ اکھ سُہ جاے ییٚتہِ وارِیاہ پرٛٲنۍ لُکھ چھِ اَز تہِ تتھ چھِ اَز تہِ پرٛٲنۍ لُکھ زِنٛدٕ